اسلامُ علیکُم ٹھیٖک چھُو حظ آ ٹھیٖک تُہۍ چھُوا ٹھیٖک گَرِ چھُوا سٲلِم ٹھیٖک شُرۍ وُرۍ چھا ٹھیٖک اَصٕل پٲٹھۍ سٲلِم آ ٹھیٖک تُہۍ ؤنیُو حظ یہِ تُہۍ چھُو حظ کانٛگرِ بناوان کیٛاہ حظ آ مےٚ آسہٕ کانٛگرِ تھوڑا ضوٚرَتھ دُکانَس خٲطرٕ آسہٕ کٕنٛنہٕ خٲطرٕ آ اَہَن حظ اۭں اَہَن حظ اۭں اَسہِ حظ چھِ ہُمہٕ یِم اَصٕل آسان تکیٛاہ تِم چھِنہٕ حظ تِم رۄنہِ دار تِم تہِ چھِ اَسہِ ضوٚرَتھ یِم سَستہٕ تہِ چھِ ضوٚرَتھ اَسہِ لوکَل کانٛگرِ اَہَن حظ اۭں پَتہٕ کۭتِس حظ چھِ گژھان تِم اَہَن حظ اۭں ترٛےٚ ہَتھ رۄپیہِ ہے لوکَل حظ چھِ بنان ہُہ نہٕ حظ چھِنہٕ بنان تیٖژاہ ہاے فاے شےٚ ہَتھ رۄپیہِ کیٛاہ حظ چھُو تُہۍ وَنان مےٚ ما حظ چھُو اَکھ یا زٕ ضوٚرَتھ مےٚ چھِ واریاہ ضوٚرَتھ مےٚ چھِ واریاہ ضوٚرتھ مےٚ ما حظ چھِ اَکھ یا زٕ ضُوٚرتھ

اَہَن حظ اۭں نہ حظ نہ تُہۍ چھُو حظ پانَے بناوان کِنہٕ تُہۍ تہِ چھُو مٔلی ہٮ۪وان

اَہَن حظ اۭں ہے اَہَن حظ بہٕ دِمو نہٕ حظ تۄہہِ آرڈَر کَم کانٛگرِ چھِ اَسہِ ضوٚرَتھ مےٚ دوٚپ فِلحال بَنیو مےٚ تُہُنٛد نمبر بہٕ کَرٕ تۄہہِ سۭتۍ کَتھ بہٕ وَنو تۄہہِ اَتھ مُتعلق کۭتِس کیٛاہ چھِ گژھان پَتہٕ چھِ باقٕے سہلٕے آ ٹھیٖک اَدٕ حظ اَدٕ حظ بِہِو حظ خۄدایَس حوال